بہٕ چھَس اَکھ ہاوُس وایف بہٕ چھَس کُکِنگ کَران یا پنٛنٮ۪ن گَرِکٮ۪ن واتان پنٛنٮ۪ن بَچَن واتان تَتھ دوران چھَس بہٕ اگر مےٚ کینٛہہ فِرٛی ٹایم چھِ میلان مطلب سُہ چھِ مےٚ آسان بَٹہٕ وار آتھوار یا تَمہِ علاوٕ تہِ کینٛہہ فِرٛی ٹایم چھِ میلان تَتھ دوران چھَس بہٕ کَٹِنٛگ ٹیلرِنٛگ کَران بہٕ چھَس مطلب پنٛنٮ۪ن گَرِکٮ۪ن ہِنٛدۍ پنٛنٮ۪ن بَچَن یا پَنٕںۍ فِرا پَلو سُوان یا کانٛہہ أنٛدۍ پٔکۍ رِشتہٕ دار ہمساے چھِ یِوان تِمَن ہُںٛد تھوڑا بہت ییٚمہِ سۭتۍ مےٚ پَنُن روزگار چھِ پَکان تہٕ ییٚمہِ سۭتۍ بہٕ برٛونٛٹھ کُن چھَس ہٮ۪کان پٔکِتھ